یِمو کیٚنٛہو ؤرِۍیَو پیٚٹھٕ چھُ سِری نَگر وارِیاہ بَدلیٛومُت گۄڈٕ گۄڈٕ اوس سری نَگرَس منٛز تیٖژاہ آبٲدی ٲس نہٕ زیادٕ روزان کیٚنٛہہ مَگَر وۄنی چھِ زیادٕ آبٲدی روزان یور ییٚتہِ ہیٚتِن وۅنۍ لوٗکھ زیادٕ وسٕنۍ کیٛازِ کہِ گورمِنٹَن دِژ ییٚتہِ تیٖژاہ فیسَلٹیٖز تہِ تِژھٕے لوٗکھ چھِ وَنان أسۍ وَسو زیادٕ زیادٕ یوٚکُنٕے تِمَن چھِ آسٲیِش گَژھان روزنَس منٛز تہٕ دوٚیِم کَتھ چھِ یہِ کہِ ییٚتہِ یُس یہِ نوٚو قٕسسم کوٚر یِمو سُماٹ سِٹی پرٛوجیکٹ تھوٚوُک یِم سایکَل لٲگِکھ ییٚتہِ مَطلَب آسٲیِش چھِ گَژھان ہُتہِ پیٚٹھٕ کُنہِ جایہِ پیٚٹھ گَژھُن اِنسانَس کُن گٲڑۍ میلہِ توتہِ ہیٚکہِ یِمَن سایکَلَن کھٔسِتھ وارِیاہ وارِیاہ چھُ کوٚر گورمِنٹَن کوٚر ییٚتہِ وارِیاہ یِمَن خٲطرٕ مَدَتھ مٲنِیو تُہۍ بِلڈِنٛگہٕ بَنایکھ میریج ہال بَنٲوِکھ یِمَن پَنٕنِس آنٛگنَس منٛز ٲس جاے یا خانٛدَر کَرنَس تِہٕنٛدِ خٲطرٕ بَنٲیِکھ میریج ہال تہٕ تِم چھِ تمیُک فٲیدٕ ہیٚکان تُلِتھ اَمہِ سٍتۍ بیٚیہِ گوٚو بیٛاکھ چیٖز یِمو بَنٲو یِم کیٛاہ چھِ اَتھ وَنان یِم پارکہٕ بَنٲیِکھ تِمَن منٛز لٲگِکھ تِم فنٛوار تِم سَجٲوِکھ تَمہِ سٍتۍ کیٛاہ گوٚو لوٗکھ ہیٚتِن یور زیادٕ زیادٕ یِنۍ تَمہِ سٍتۍ چھُ مَطلَب معٲشی حالات بَدلے بیٚیہِ اَمہِ سٍتۍ گوٚو لوٗکَن تہِ دِل خۄش تِم تہِ چھِ صُبَحس یِمَن پارکَن منٛز نیران واک کَران أڈۍ چھِ آسان دوران اِیٚکزرسایِز کَران تَمہِ سٍتۍ روٗد تِہُنٛد صِحت ٹھیٖک ذہن ٹھیٖک تَمہِ سٍتۍ گٔیہِ نہٕ تِمَن کانٛہہ تہِ یِناہ مَطلَب تِم چھِ بَچہِ چھِ زَن آسان تِم چھِ فُٹ بال گِنٛدان تِم لٔگۍ نہٕ غلط کٲمیَن کُن نَتہٕ چھِ زیاد تَر اَزکَل یُس یہِ بوٚڈ بارٕ وۅباہ چھُ ووٚتھمُت یہِ ڈرٛگٕسن ہُنٛد تَمہِ سٍتۍ یُس یُمو پارکہٕ بَنایہِ بٔڈۍ بٔڈۍ پُلے گرٛاوُنٛڈ بَنٲیِکھ یِمَن بَچَن ہٕنٛدِ خٲطرٕ یِم چھِ تور فُٹ بال گِنٛدنہِ گَژھان کِرکَٹ گِنٛدنہِ گَژھان یا کیٚنٛہہ بَچہِ چھِ تِم تِم چھِ تَتہِ واک کَران رن کَران اِیٚکزرسایِز کَران تہٕ یہِ چھُ گورمِنٹَن کوٚر سری نَگرَس منٛز یہِ وارِیاہ اَصٕل بیٚیہِ بَنووُکھ سُماٹ سِٹی پرٛوجیکٹ اَتھ منٛز بَنٲے یِمو کٔدٕل ؤدٕل تَمہِ سٍتۍ ہیٚکَن أکسی ڈَنٛٹہٕ ویٚکسی ڈَنٛٹہٕ کَم گَژھٕنۍ یا مَطلَب سُہ تہِ چھُ گورمِنٹَن وارِیاہ اَصٕل بیٚیہِ چھُ بیٛاکھ یُس وُنکیٚس مَطلَب ییٚمہِ سٍتۍ یُس أسۍ وَنان چھِ کہِ نہَ سری نَگرَس منٛز چھِ چینج آیہِ تَبدیلی آیہِ سُہ چھُ یہِ کہِ یہِ کیب سِسٹَم گوٚو ییٚتہِ گوٚو یہِ مَطلَب اوٚتانۍ اوس اِنسانَس پیٚوان وارِیاہ مَطلَب عَذاب اوس گَژھان أکِس جایہِ پیٚٹھ بیٚیِس جایہِ گَژھُن وۄنی چھِ ییٚتہِ وارِیاہ اِیٖزی ییٚتہِ کیٛاہ ییٚتہِ چھُ پیٚوان کیبہِ وٲلِس فون کَرُن تہٕ گٲڑۍ چھِ واتان نیبرٕ کَنہِ اِنسان کھوٚت تَتھ گاڑِ منٛز تہٕ مَطلَب وٲتِو تُہۍ رۅپیہِ ہتَس یا دۄن ہتَن چھِ أسۍ رۅپیَن پنٛژاہَن پانٛژن شیٚن لَچھَن ہٕنٛز گٲڑۍ مٔلی ہیٚوان یوٚت خۄش گَژھِ یَپٲرۍ کِنۍ خۄش گَژھِ تَپٲرۍ کِنۍ چھِ گَژھان وُنہِ چھِنہٕ گامَن منٛز یِم فیسَلٹیٖز کیٚنٛہہ یِم چھِ خٲلی سری نَگرَس منٛزٕے یوت وُنہِ اِسلیے چھُ سری نَگر وارِیاہ نہَ مَطلَب چینج گوٚمُت تَبدیلی آیہِ سِری نَگرَس آیہِ وارِیاہ زیادٕ تَبدیلی مَطلَب یہِ چھُ بہترٕے یہِ چھُ بہتری منٛزٕے اَتھ منٛز چھُنہٕ کیٚنٛہہ غلط وَلَط کیٚنٛہہ یہِ چھُ اَمہِ سٍتۍ چھُ بہترٕے گٔیہِ سارنٕے لوٗکَن ہٕنٛدِ خٲطرٕ یا باقٕے اورٕ یور ٲسۍ یِوان یا ٹوٗرِسٹ بَڈییہِ اَمہِ سٍتۍ یِمو سَجوو یہِ سری نَگر لال چوک سَجووُکھ گھنٹا گَر بَنووُکھ بیٚیہِ نَیہِ سَرٕ سُہ سَجووُکھ تَتھ لاجَکھ تِمہِ لایٹہِ وایٹہِ تَتھ لاجَکھ بَجہِ گَرِ وَرِ ہُہ یہِ یا بیٚیہِ کیٚنٛہہ اَتیَن سَجووُکھ سُہ لیمپٔڈ لین سُہ کیٛاہ پولو وِیوٗ سَجووُکھ تَمہِ سٍتۍ بَڈے ٹوٗرِسٹٕے